بہٕ ہَسا چھُس گریٖس لڑکہٕ اکھ مےٚ ہَسا وٕچھ پنٕنہِ زندگٲنی منٛز واریاہ سختی گۄڈٕ اوس پؠوان اَسہِ درٛاتیو سۭتۍ گاسہٕ لونُن کھاد ٲس پؠوَان ترٛاوٕنۍ سۄ ٲس پؠوَان داجو سۭتۍ ترٛاوٕنۍ ہٹھ ٲسۍ کھَسان زوٗ اوس ژھینان وٕنکؠن ہَسا چھُس بہٕ پنٕنہِ شیٚہِ تٕرٛہ ؤرِش ایج منٛز وٕچھان وٕنکؠن ہَسا چھِ اَسہِ برٛؠش کَٹَرۍ یِوان گاسہٕ لوننہٕ خٲطرٕ یا اَسہِ چھُ یِوان وایَن مِشیٖن وٕنکیٚس واریاہ سہوٗلیتی چھِ اَسہِ وٕنکؠن یِوان وٕچھنہٕ یا وٕنکؠن چھُ اَسہِ یِوان موٹر چھُ اَسہِ وٕچھنہٕ یِوَان پَنٕنِس گامَس منٛز ہَسا چھُس بہٕ واریاہ تہِ لَبان وٕنکؠن پَننِس گامَس منٛز پرؠتھ کانٛہہ ہسا چھِ وٕنکیٚن سہوٗلیتی یِن ژھانڈان